یُس کۄچن میٛون چھُ سُہ چھُ وَنان کہِ کیٛاہ رول چھُ وُنٛکیٚس گیمزن ہُنٛد یِتھ پٲٹھۍ یِم رِلیٚکزیشن چھِ اسہِ دِوان تہٕ یُس سون سِٹریٚس چھُ سُہ چھُ کَم گَژھان اگر بہٕ ونہٕ کہِ گیمٕز چھِ وارِیاہ اَکھ اصٕل چیٖز یُس فی کُنہِ اِنسانَس گِنٛدُن پَزِ یا ہیٚچھُن پَزِ تِکیٛازِ وُچھنہٕ آو کہِ سٲلمن اگر نہٕ کُنے سۭتۍ عِلاج چھُ گَژھان یا کُنہِ سۭتۍ کٲنٛسہِ سۭتۍ چھُنہٕ سِٹریٚس گَژھان کَم دوا سۭتۍ کِہیٖنۍ یا رِلیٖف چھُنہٕ تٔمِس میلان یا رِلیکزیشن چھَنہٕ تٔمِس کِہیٖنۍ تٔمِس گیٚمٕز گِنٛدٕنۍ تہٕ تَمہِ سۭتۍ یی تٔمِس تیٛتھ مَزٕ کہِ یُتھ نہٕ تٔمِس لایِف ٹایِمس منٛز تیٛتھ مَزٕ آسہِ آمُت کِہیٖنۍ اگر أسۍ وُچھُو کہِ کٕم کٕم گیمہٕ چھِ یِم وُنٛکیٚس أسۍ ایٚنجواے چھِ کَران یا یِمن منٛز ژھۄپہٕ چھِ آسان گۄڈٕنیٚتھٕے وَنہٕ بہٕ کہِ ییٚلہِ اِنسان أکِس ایٚرِنا ہَس منٛز چھُ وَسان یعنی کہِ گیمہِ منٛز چھُ وسان الگٕے قسٕم امیٛک مَزٕ میلان کہِ سُہ چھِ کَران فیٖل کہِ زن تہِ سُہ چھُ رِلیکسٕڈ تِکیٛازِ یوٗتاہ یوٗتاہ اِنسان گیم گِنٛدِ تہٕ تیٛوٗتاہ تیٛوٗتاہ چھُ اِنسانس فٲیدٕ میلان کہِ یُس تٔمۍ سُنٛد مایِنٛڈ چھُ سُہ چھُ رِلیکٕس گَژھان یا بہٕ ونہٕ یِتھ پٲٹھۍ کہِ یُس تٔمۍ سُنٛد مان ژٕ جِسٕم چھُ سُہ چھُ تٔمۍ سُنٛد چھُ تٔمِس چھُ جسٕم لاگان خوٗن چھُ لاگان دورٕ دورٕ کَرُن ییٚلہِ خوٗنن لوگ دورٕ دورٕ کَرُن گوٚو تَمہِ سۭتۍ میلیٛاو فٲیدٕ یُس تٔمۍ سٕنٛز باڈۍ چھِ سۄ گٔے رِفریٚش باقٕے چیٖز میلے تٔمِس اَمہِ سۭتۍ